وارِیاہ مُشکِلات یِمَن ہُنٛد سامنہٕ سون یہِ مُلک چھ کَران تِمَن تِمَن منٛز یِم خاص تہٕ عام چھِ تِم چھ تِم تِم چھِ یِتھ پٲٹھۍ گۄڈٕنچ گٔے غریبی سون سٲنِس مُلکَس منٛز چھ لَک بگ وارِیاہ لُکھ یِم غریبی منٛز غریبی گُز زِندگی چھ گُزَر کَران تمَن ہُنٛد ؤرۍ یُک اِنکَم چھ وارِیاہ کَم وارِیاہ کھۄتہٕ وارِیاہ کَم تمَن چھِنہِ تمَن چھِ دۄہُک مُشکِلی اَکھ فُل غزہ گَژھان نصیب یِمو یِمو غریبی ہَٹاونہٕ خٲطر چھ گورمِنٹَن کَرے وارِیاہ سِکیمہٕ اِمپٕلمیٚنٹ تَتھ منٛز أسۍ لگ یہِ شوشَل ولفِیَر سِکیمہٕ یِتھ منٛز أسۍ یہِ نَریگا سِکیم ڈی بی ٹی اوس بیاکھ سکیم اہنٛدے إمو ذٔریعہِ تاکہِ لُکَن تانۍ واتہِ لُکَن گَژھہِ یہِ غریبی دور بیاکھ یۄس اَہم یہِ فیس پرابلِم چھ کَران سۄ چھِ ایٚجوکِیشَن تعلیم لوکہ سٲنِس یتھ مُلکَس منٛز چھنہٕ سہی تعلیم واتَن لُکن تانۍ کِہینۍ سورٕے پروَٹَیزیشَن سۭتۍ گوٚو وارِیاہ تعلیم مُشکِل لُکَن تام چِھنہِ سہی تعلیم واتان کِہینۍ امہ خٲطرٕ کوٚر یٔمۍ سٲنۍ مُلکَن اَکھ سِکیم سروٕشِکشا ابھیان بیٚیہِ نیشنَل ایٚجوکیشَن پال پالسی لاگو تاکہِ لُکَن لُکھ گَژھن ایٚوِیَر تہٕ تِمَن گَژھہِ معلوم تہٕ تِمَن واتہِ یہِ گۄڈٕنِک پٮ۪ٹھ یۄس مین پِرَیمری ایٚجوکِیشَن سۄ گٔے فری بیاکھ یۄس مین پرابلِم أسۍ سۄ چھ ماحول کہِ سون ماحول یُس ایٚنورامیٚنٹ سُہ گوٚو وارِیاہ خَراب کمہ سۭتۍ یُس تہِ آلودگی گٔے پُلوشَن کُلۍ آے ژَٹنہٕ تمہِ سۭتۍ گوٚو یا کٕلَیمیٹ چھِ یہِ چھِ ما موسَم چھِ رَدو بَدَل گَژھان تمہِ سۭتۍ چھِ وارِیاہ مُشکِلات سون یہِ مُلک فیس کَران اَتھ مُتعلِق کٔر کٲم یٔمۍ گورمِیٚنٹَن چَلایہِ یِم وارِیاہ سِکیمہٕ لَگ بگ اتھ منٛز چھ یِوان سۄچہِ بھارَت ابھیان اَتھ منٛز اَتھ سِکیمہِ منٛز لُکَن گٔے لُکھ گژھن ایٚوِیَر أسۍ کَتہِ ہیٚکو یہِ یُس تہِ سون یہِ گَندگی وَندگی چھ اسہِ کَتہِ کَرو سُہ ڈَمپ کَرو کیازِ سون یہِ ایٚنورامیٚنٹ یِمو أنٛدۍ پٔکۍ گَژھہِ نہٕ خَراب کہیٖنۍ تہِ بیاکھ یُس مین اَہَم چھ یۄس یُس سون یہِ مُلُک چھ فیس کَران تَتھ منٛز چھ کوٚرَپشَن یِوان یہِ چھ وارِیاہ بٔڑ اَکھ مُشکِلات یہِ چھنہ سَہَل سَہَل یہِ خَتٕم گَژھان کہیٖنۍ اَتھ مُتعلق یہِ خَتٕم کَرنہٕ خٲطرٕ سٲنۍ مُلکَن کٔر نِی وارِیاہ اِنِشیٹِو ڈجٹَل پیمیٚنٹس آے لاگو کَرنہٕ تاکہِ یِم کوٚرَپشَن خٲطرٕ برونٛٹھ أسۍ اسہِ سۄ گٔے اَسہِ وارِیاہ کَم بیٚیہِ آیہِ ایٚنٹہِ کَوٚرپشَن باڈیز لاگو کَرنہٕ یِم تہِ ییٚتٮ۪ن تہِ کَوٚرَپشَن آسہِ گَژھان تم آیہِ تِم چھ تَتٮ۪ن تِمَن سہی کاروأیی کَران تہٕ یہِ رُکاوان بیٚیہِ آیہِ بِیاکھ پرابلِم چھ یِتھ سٲنِس مُلکَس منٛز یِم کیازِ کہِ پاپلِیشَن گٔے چھِ وارِیاہ زیادٕ گَژھان لُکَن ہنٛز آبٲدی ہُرے زیادٕ تہٕ زیادٕ امہِ خٲطرٕ یِم ییٚلہِ یہِ ہُرے یِمَن ییٚتہِ باقٕے ضرورِیات چھ چاہے پَتہِ سُہ کھیٚنَس منٛز چھا یا روزَس منٛز اَتھ منٛز آیہِ وارِیاہ دُشوٲری امہِ خٲطرٕ چَلٲے یِمو گورمیٚنٹَن وارِیاہ یہِ سِکیمہٕ اَتھ منٛز چھ یِوان اَکھ بیاکھ فیملی پٕلانِگ آیہِ لاگو کَرنہٕ کیازِ کہِ لُکھ کَرن فیملی پٕلانِگ لاگو تمہِ سۭتۍ ہیٚکہِ کَنٹرول گٔژھتھ یہِ گروتھ یۄس بیاکھ مین چھ سُہ چھِ صِحَت مُتَعلق ہیٚلٕتھ کِیَرَس لُکَن گوٚو تام گوٚژھ واتُن اَکھ اَصٕل کِیَر کالِٹی کِیَر امہِ خٲطرٕ آو چَلو یٔمۍ سٲنۍ گورمیٚنٹَن ایُشمان بھارَت پا پروگرام لُکَن تام واتہِ تِم گَژھن ایٚوِیَر بیٚیہِ ہَر کُنہِ پینتِس پینتِس گَژھن تِم ایٚوِیَر تہٕ صِحَتَس مُتعلِق کیٚنٛہہ تہِ آسہِ تِمَن تِم آسن تِم لاگو کَران